مےٚ چھُ ناو محمد عیوب بہٕ چھُس سریٖنگرٕ پٮ۪ٹھٔے حظ بہٕ حظ چھُس دُکاندٲری کَران لۄکٕٹ مۄکٕٹ دُکاندٲری بیٚیہِ کیٛاہ ہیٚکو کٔرِتھ اَتہِ چھُنہٕ کِہیٖنۍ تہِ پوٚرمُت اوس تہِ مگر ہیٛوک نہٕ کٔرِتھ کِہیٖنۍ اَتہِ چھَنہٕ نَہ چھِ نوکری نَہ چھُ کانٛہہ چیٖز کِہیٖنۍ چھُنہٕ بَڑٕ یٔڑ پالنہٕ مۄکھ چھُ پیٚوان پتہٕ کیٚنٛہہ نَہ تہٕ کیٚنٛہہ کَرُن بَڑٕ دُشوٲری چھِ یِوان واریاہ دُشوٲری چھِ یِوان پٮ۪ٹھ حظ چھُ مارکیٚٹ تہِ چھُ ڈاوُن وُنٛکیٚنَس وۄنۍ چھِ تھٲیمِتۍ مےٚ یِہوے ٲن لۄکُٹ مۄکُٹ منۍ سٹورا ہیٛو ٲں جَنرَل سٹورا تہٕ مگر کٲمہ نَہ حظ چھَنہٕ تِژھ کِہیٖنۍ وۄنۍ حظ چھِ یٔڑ بٔڑ چھِ پَکان روٗزی چھُ پَکان کِیٛنژھہ تَمہِ کِنۍ چھُ پیٚوان کَرُن تہٕ نَہ تہٕ حَظ اوس کٲم أسۍ کٲم پَران ٲسۍ کیٚنٛہہ ٲسۍ کَران پَتہٕ ٲسۍ نوکری لگان سُہ تَتھ تھوٚوُکھ بلکل ختمٕے کٔرِتھ نَہ چھِ نوکری بَنان نَہ چھُ کیٚنٛہہ بَنان یَپٲرۍ چھُ درٛوجَر یَپٲرۍ چھُ واریاہ کیٚنٛہہ یَپٲرۍ حظ چھُ اورکِس تہِ گژھان مشکل اَگرٔے کانٛہہ آیٹمہ اوس نِوان آیٹَم نِوان چھُ تٔمِس تہِ چھُس گژھان مشکل بہٕ کَتہِ اَنہٕ یِیٖتۍ پونٛسہٕ اِس لیے حظ چھِ بَڑٕ گژھان اسہِ بَڑٕ ٲں بَڑٕ ٲں یہِ گژھان چھِ دِقت یِوان واریاہَن چیٖزَن منٛز اسہِ حظ چھِ واریاہ پرٛابلِم گژھان واریاہ پرٛابلِم گَژھان اسہِ حظ اَگرٔے کانٛہہ چیٖز چھُس بہٕ انان رۄپیہِ ہتَس یورٕ مےٚ چھُ ضروٗری سُہ اَکھ ہَتھ پانٛژھ کٕنن اَکھ ہَتھ دَہ کُنن مےٚ تہِ چھُ عیال پَکناوُن کِہیٖنۍ نَہ حظ چھُنہٕ ہیٚکان کٔرِتھ برداشت یہِ چھُ وَنان نَہ حظ یہِ حظ چھُ درٛوگ ہتَس رۄپیس اہن حظ أسۍ کیٛاہ کَرو اتھ ہتا مےٚ چھُ اورٔے یِتھُے تہٕ بہٕ کیٛاہ کَرٕ اَتھ اَمہِ کِنۍ حَظ چھُ یہِ بَڑٕ بَڑٕ بہتریٖن چھُ یہِ گَژھان کہِ اَتھ کٔرۍ تو مہربٲنی کٔرِتھ یہِ گوٚژھ آسُن بَڑٕ یہِ یہِ گوٚژھ یہِ پَکُن مےٚ تہِ حظ چھِ مشکلات یِوان دُکاندٲری حظ چھِ وۄنۍ بَڑٕ بِہِتھ کٲماہ کارا نَہ حظ چھُنہِ کِہیٖنۍ وۄنۍ حظ چھِ یہٲے ژوٚٹا ووٚٹا پَکان تَتھ چھُ شکر تَس خۄدایس کُن پَکان چھِ تتھ تہِ تہٕ یپٲرۍ چھِ پٔرِتھ بَچہِ بَچہِ چھُ پٔرِتھ سُہ تہِ چھُنہٕ نوکری کَران کِہیٖنۍ بہٕ چھُ پٔرِتھ لیٚکھِتھ لیکھِتھ تہٕ بِہِتھ یتھٔے پٲٹھۍ سُہ چھُ بِچارٕ کَران ہوٚپٲرۍ یَپٲرۍ دپان بہٕ ہسا کَرٕ کیٛنٛہہ وۄنۍ یہٲے دُکاندٲری آے یہِ تہِ اَتھ تہِ روٗد نہٕ وۄنۍ سُہ حِسابہ کیٚنٛہہ یِتھ پٲٹھۍ برٛونٛٹھ اوس اَتھ مَزٕ پَنُن اَتھ اوس بَڑٕ بہتریٖن چیٖز پَنُن